اَسَلامُ علیکُم وعلیکُم سَلام ہیٚلو اَسلام علیکُم وعلیکُم سَلام تُہۍ چھُو حظ رِزوان علی آ تۄہہِ ٲسِو یِم گاڑِ یہِ حظ یہِ فوٹوٗ کٔرمٕتۍ یِم ڈاوُن لوڈ تۄہہِ چھَوٕ گٲڑۍ کٕنٕنۍ اَچھا ٹھیٖک حظ اَسہِ وُچھ تَمِکۍ فوٹوٗ اَسہِ آو یِتھٕ پٲٹھۍ فوٹوٗن پٮ۪ٹھ پَسنٛد تہٕ یہِ کیٛاہ ماڈَل چھےٚ یہِ گٲڑۍ اَچھا ٹھیٖک ایٚڈرَس کیٛاہ چھُ آ زٕ ساس پَنٛداہ چھا ماڈَل اَچھا ٹھیٖک أسۍ ہٮ۪کوٕ یَتھ تیٚلہِ تُہۍ سوٗزیو مےٚ ایٚڈرَس تہٕ یہِ أسۍ کوٚتَتھ کیٛاہ یِمو تُہۍ سوٗزیو اَسہِ ایٚڈرَس تہٕ أسۍ أسۍ وُچھو مطلب کہِ أسۍ وُچھو برٛونٛٹھٕ کَنہِ مطلب گٲڑۍ کَمہِ آیہِ کیٛاہ آسہِ تہٕ پَتہٕ تَمِچ ڈِٹیل تہِ دیٖزیٚو اَسہِ پَتہٕ پٮ۪ٹھٕ برونٛہہ کَنہِ مطلب آ ٹھیٖک چھُ ٹھیٖک حظ مطلب فوٹوَن پٮ۪ٹھ باسٮ۪و اَسہِ ٹھیٖک تہٕ پَتہٕ وُچھو أسۍ برونٛٹھٕ کَنہِ تہِ اَصٕل پٲٹھۍ کَمہِ آیہِ کیٛاہ آسہِ تہٕ تُہۍ سوٗزیو تیٚلہِ نمبر اَسہِ تہٕ أسۍ کَرو تیٚلہِ کال پَتہٕ کَمہِ دۄہ کیٛاہ یِمو أسۍ تہٕ أسۍ وَنو تۄہہِ چلو ٹھیٖک تی گَژھِ آسُن مطلب بہتریٖنٕے گژھِ آسٕنۍ اَچھا ٹھیٖک حظ ٹھیٖک حظ چھُ تُہۍ کٔرۍزیٚو اَدٕ کیٛاہ ٹھیٖک چھُ اَچھا وَلہٕ